بَڈٕ خۄش چھُس بہٕ گژھان ییٚلہِ بہٕ وُچھان چھُس پَنٕنِس باغَس منٛز یِم مےٚ تَتہِ کُلۍ کُلۍ چھِ آسان لٲگۍمٕتۍ تُم چھِ آسان سر سَبٔز بیٚیہِ چھِ ییٚلہِ تِمَن وَحرات تہٕ وحراتَس پوش چھِ آسان لٲگۍمٕتۍ بۅنہٕ چھِ آسان سَبٕز کُلۍ چھِ آسان سَبٕز تِمن تٔمۍ خۄشیِوٕنۍ پوش چھِ آسان لٲگۍمٕتۍ دِل چھُ بڈٕ خۄش گژھان کیٛازِ کہِ خۄش چھُ گژھان اَمہِ موٗجوٗب کہِ اِنسان چھُ بہٕ چھُس سونٛچان اِنسان چھُ سونٛچان اکھ زٔمیٖن دار چھُ سونٛچان یہِ مےٚ محنت چھِ کٔرمٕژ سۄ لٔج شاید چھِ بوٚٹھ لٔجمٕژ کیٛازِ کہِ تٔم پوش چھِ میٛٲنِس باغَس آمٕتۍ کُلۍ چھِ سَبٕز تہٕ خۄشیِوٕنۍ کُلۍ چھِ دِل چھُ خۄش گژھان یِمن کُلیٚن کُن وُچھ وُچھ کہِ تِتھۍ پوش چھِ کیٛازِ ییٚلہِ یِمَے کیٚنٛہہ دِنۍ اورٕ میٚوٕ دِنۍ فَصٕل دِنۍ کانٛہہ تہِ کُلۍ کٲج فَصٕل دِی تیٚلہِ ہیٚکہِ اِنکَم تَمہِ سۭتۍ بٔڈِتھ تیٚلہِ ہیٚکہِ تَتھ وقتہٕ وقتہٕ دواہ پوٗشی گٔژھِتھ تَتھ باغَس سٍتۍ اِنکَم تہِ ہیٚکہِ تَمہِ سۭتۍ ہُرِتھ تہٕ سورُے کیٚنٛہہ ہیٚکہِ گرٕ تہِ پَکہِ پَتہٕ تَمہِ کارنہٕ سۭتۍ یِتھٕ پٲٹھۍ باغ سر سَبٕز روزِ میوٕ روزِ ٹھیٖک کانٛہہ تہِ چیٖز روزِ باغَس منٛز ٹھیٖک دِل تہِ چھُ خۄش گژھان اِنسان سٕنٛز زِنٛدگی تہِ چھےٚ خۄش روزان کیٛازِ کہِ ییٚلہِ باغَن اورٕ دیُت آ تیٚلہِ چھُ یورٕ اِنسان پَنٕنۍ زِنٛدگی تہِ ہیٚکان ٹھیٖک کٔرِتھ ہن کُنہِ تہِ فَصٕلَن ییٚلہِ اورٕ اَصٕل کرِ تٔمی سۭتۍ چھُ زٔمیٖن دار سٕنٛز زِنٛدگی تہِ خۄش گژھان حظ اَوے کِنۍ کہِ یہِ باغَس منٛز ییٚلہِ باغ آسہِ اَصٕل تیٚلہِ چھُ اِنسان سُنٛد دِل تہِ روزان ٹھیٖک